ہیلو السلام علیکُم تُہۍ چھِو حظ ٹھیٖک آ آ شُکُر رَبَس کُن اچھا مےٚ حظ اوس بوٗزمُت تۄہہِ چھو زٔمیٖن کَتہِ تام کٕنُن آچھا ٹھیٖک کوٗتاہ حظ چھِ سُہ زٕ کَنال چھِو تۄہہِ کٕنٕنۍ اچھا سُہ چھِ حظ تَتھ چھِ حظ وَتھ پَتھ سۭ سۭتۍ کِنہٕ سُہ چھِ

اچھا اچھا فٮ۪نسِنٛگ چھَس کٔرِتھ آچھا ٹھیٖک تَتھ کیٛاہ حظ چھو ریٹ تُہۍ وَنان اچھا اچھا اچھا اچھا اچھا اچھا اچھا تُہۍ کوٗتاہ چھِو پانہٕ وَنان تَتھ ریٹ اچھا شیٖتھ نَمَتھ لَچھ تَمہِ کَم ہیٚکہِ نہ گٔژھِتھ کِہیٖنۍ اچھا اچھا ٹھیٖک اچھا اچھا اچھا اچھا اچھا بازَر کوٗتاہ دوٗر چھُ تَتہِ پٮ۪ٹھ اچھا ترٛےٚ مِنَٹ چھِ تَتہِ پٮ۪ٹھ لَگان گوٚو بازرَس سۭتۍ چھُ اچھا اچھا ٹھیٖک یہِ چھِ حظ ہُہ زٔمیٖن کَمرشَل نیٖڈ کِنہٕ یہِ چھِ پٔرنہِ لایق اچھا اچھا اچھا اچھا ٹھیٖک تہٕ ریٹ چھِو نہ مگر تُہۍ اَتھ زیادٕ وَنان اَتہِ اَتہِ کۭتِس چھُ گَژھان اصلی زٔمیٖن تُہۍ کۭتِس چھِو ہٮ۪وان اَتہِ اچھا اچھا ٹھیٖک اَمہِ کھۄتہٕ چھِ گَژھان وۄنۍ کوٗتاہ چھِ پھاینلی اچھا اچھا کِہیٖنۍ وۄنۍ کوٗتاہ چھِو تُہۍ فاینٔلی اَتھ ریٹ وَنان أسۍ چھِ أسۍ تہِ دِمو یِمَے شیٹھ لَچھ سَتَتھ لچھ تام گژھِ نہٕ حظ وۄنۍ سُہ چھُ نہ زیاد درٛوگ گَژھان پَتہٕ پَتہٕ کیٛاہ گوٚو تیوٗتاہ تہِ درٛوگ مہ گَژھِ مطلب تھوڑا کٔرِو تُہۍ تہِ وۄنۍ نرم کینٛہہ

سَتَتھ تام اچھا پانٛژھ سَتَتھ چھِو تُہۍ وَنان تَمہِ کَم ہیٚکہِ نہ گٔژھِتھ اچھا اچھا اچھا ٹھیٖک کِہیٖنۍ اٮ۪ڈرَس کیٛاہ چھُ تَتھ تُہۍ کَتیٚتھ چھُ سُہ اٮ۪گزیٹلی سُہ لینٛڈ اچھا اچھا ٹھیٖک وۄنۍ زَن وٕچھُن آسہِ اَسہِ کر ہٮ۪کو یِتھ تور وٕچھنہِ اچھا اچھا ٹھیٖک چلو ٹھیٖک چھُ تیٚلہِ یِمو أسۍ آتھوارِ دۄہ سُہ وٕچھنہِ ٹھیٖک چھُ تیٚلہِ کٔرۍزیو تُہۍ مےٚ کال أسۍ یِمو سُہ وٕچھنہِ اگر پَسَنٛد لَگہِ تہٕ تَمی حِساب کَرو أسۍ پَتہٕ اچھا فاینٔلی چلو بِہِو رَبَس حَوال چلو السَلام علیکُم